ہیٚلو اسلام علیکُم وعلیکُم اَسَلام ٹھیٖک چھِو حظ آ ٹھیٖک گَرِ چھِوَ سٲرے ٹھیٖک آ ٹھیٖک اَسہِ أسۍ ٲسۍ نیٚٹَس پیٚٹھ وچھان اسہ وچھے یہ تُہُنٛد یہ تُہۍ چھو پشمیٖنا شال ؤرک کران أسۍ چھِ ایٚکسپورٹ کمپنی پیٚٹھ تہٕ اسہ ونے أسۍ وچھو أسۍ نمو تُہٕنٛدِس شاپَس پیٚٹھ نظر تُہۍ ؤنِو اسہ مطلب تۄہہِ کمہ قسمچ کٲم چھو اتہ تُہۍ کیاہ چھِو کران کم کۭتیاہ شال چھِ ہیٚوی

اچھا ٹھیٖک اسہ حظ وچھے نیٚٹَس پیٚٹھ تہٕ کھٔژ واریاہ زیاد پَسَنٛد تُہٕنٛز یہ کٲم ونۍ ٲسۍ أسۍ ونان مطلب أسۍ چھِ انٹرنیشنل لیٚولہ پیٚٹھ یہ سوزان یہ کٲم اکہ جایہ آ آ اسہ چھ آ أسۍ تہ حظ چھِ پشمیٖنہ کی مطلب ایٚکسپورٹ کران أکِس جایہ پیٚٹھ بیٚکِس جایہِ أسۍ حظ چھِ نہٕ یہ مطلب عام جاین پیٚٹھ کران کینٛہہ آ آ اہن حظ ہینٛڈ ؤرک کٲم چھِ اَسہِ واریاہ زیاد ضوٚرتھ سُہ چھ أسۍ زیاد ایٚکسپورٹ انٹڑنیشنل لیٚولہ پیٚٹھ تتھ چھِ واریاہ واریاہ بٔڑۍ بٔڑۍ بزنس مین ہیٚوان اسہ بتھٕ تمے موٗجُب وچھے اسہ یہ آ اسہ حظ وچھے یہ تُہُنٛد نیٚٹَس پیٚٹھ اسہ کھوٚت یہ واریاہ زیاد پَسَنٛد توے کریٚو اسہ فون اسہ دوٚپ أسۍ وچھو تۄہہِ کمہ قسمچ کٲم چھو تۄہہِ نِش کم کم کالٹی چھ اویلیبل